یُس زَن ییٚتہِ صحتی مَرکَز چھِ یا یِم ہیٚلتھ کیر سِسٹَم چھِ ہِندُستانَس مَنٛز تہٕ وۄنۍ چھُ ٹھیٖک آز برونٚٹھ داہہ ؤری ٲٹھۍ ؤری ٲسۍ تمہِ کھوتہٕ چھِ ونکنس ٹھیک یا آز برونٛٹھ پَنداہ ؤری یہِ ٲسۍ تمہِ کھۄتہٕ چھِ ونکنَس ٹھیٖک مَگَر اَگَر أسۍ وٕچھو دُنیَہَس مَنٛز حِساب دُنیَہَس مَنٛز چھُ الگ نِظام اَگَر یِم ونکٮ۪ن تَرقی یافتہ مُلُک چھُ تِہُنٛد نِظام چھُ واریاہ اَلَگ تَتہِ چھُ یِوان اتھ واریاہ زیادٕ کیاہ چھِ اتھ وَنان اہمیت دِنہٕ اَتھ ہیٚلتھِکِس حِسابَس ہِندُستانَس مَنٛز تہِ چھُنہٕ ییٚتہِ تیٚوٗتاہ زیادٕ کینٛہہ یوٗتاہ تہِ پَزٮ۪کھ ییٚتہِ چھِ وٕنۍ تہِ خَلَق امہِ موٗجُب مَران زِ تِمَن چھُ نہٕ علاج گَژھان کینٛہہ وٕنۍ تہِ چھِ خَلَق مَطلَب گَرِ پیٹھ ہَسپَتال تام نہ واتنہٕ سۭتۍ ہَسپَتالَس مَنٛز نہَ واتنہٕ سۭتۍ چھِ تِمَن پیٚوان پَنٕن زِندَگی دِنۍ اِتھے پٲٹھۍ باقی مَسلہٕ تہِ چھِ تہٕ یہِ چھُ واریاہ بوٚڑ اکھ مَسلہٕ سٲنِس ہِندُستانکِس ہیٚلتھ سِشٹَمَس مَنٛز پَتہٕ گوو وٕچھِو مَثلاً دُنیَہَس مَنٛز کیاہ چھُ ونکٮ۪س دُنیَہَس مَنٛز چھُ گۄڈنیتھے ہیٚلتھ قصہٕ یہِ چھُ پھری گورمنٹ چھُ پھری علاج کَران مُفت چھُ علاج چَلان پریویٹ چھُنہٕ قٕصے ہِندُستانَس مَنٛز چھُنہٕ تِہ کینٛہہ ہِندُستانَس مَنٛز چھُ پریویٹ چَلان گۄڑٕ دَوہَس خاص کَر ییٚلہٕ بٕہ وَنہٕ ییٚتہِ چھُ زیادٕ یِوان ہَسپَتالَن مَنٛز پَتہٕ چَک اَپ گَژھان یِمَن میڈکَلَن والٮ۪ن کِہِیٖنۍ تہِ وۄنۍ یِمے دَوا کٕنان یہِ دَوا چھُ آلریٚڈی دَوا چھَ نہ چھَ اَگَر گوو ؤہٕرۍ دۄیہِ ؤہٕرۍ چھُ کُنہٕ ساتہٕ یِوان کانٛہہ دِژٕن پیٚٹھی نَظراہ تہٕ دراو اَصل پٲٹھۍ چھِنہٕ یِمَن سَنان کِہیٖن تہٕ ہَسپَتالَن مَنٛز چھِ یہِ حالَت زِ ڈاکٹرن ہُنٛد یُس زَن ڈاکٹَر پیشَنٹ یُس زَن ریشیو سُہ چھُ واریاہ زیادٕ تَتھ چھِ واریاہ زیاد فَرَق اکھ ڈاکٹَر چھُ وٕچھان دۄہَس ہَتَس پیشَنٹَن پَتہٕ کیاہ وٕچھِ سُہ تِمَن پیشَنٹَن پَتہٕ کَتہِ کَرِ سُہ تِمَن ٹیٚسٹ پَتہٕ کَتہِ کینٛہہ ٹیٚسٹ یِم مِشیٖن چھِ آسان تِم چھِ آسان گَرا خَراب گَرا آسان کیاہ تام پیشَنٛٹ چھُ یورٕ گَژھان سُہ چھُ آسان بیٚمار تمِس چھُ پیٚوان لاینہِ مَنٛز بِہُن دۄن دۄن تریٚن تریٚن گَنٹَن ہوٚتہِ چھِ آسان تَتہِ گانٛد صفٲیی چھَ نہٕ آسان تِژھ کینٛہہ چھَ نہٕ آسان تِژھ تمہِ سۭتۍ کیاہ چھِ گَژھان کٲم پیشَنٹ سُنٛد صحت چھُ وارٕ بِگڑان لاینہِ مَنٛز کھَڑا ٲسِتھ تمہ کھوتہٕ زیادٕ وۄنۍ گَژھَن پرایوَٹ پرایوَٹَس مَنٛز چھِ رۄپیہِ ضوٚرَتھ ہِندُستان چھِ ہِندُستانَس یُس زَن مُلکَس چھِ ونکٮ۪ن لَگ بَگ نٮ۪صف کھوٚتہ زیاد پوپُلیشَن بِلو پووَرٹی لایِن کَتہِ اَنن تِم رۄپیہِ پَتہٕ لاگن اکھ موٚزوٗر چھُ دُوٚہَس زینان رۄپٮ۪س پانٛژھ ہَتھ آز چھِ ڈاکٹَر ہیٚوان پھیٖس ٲٹھ شَتھ رۄپیہِ سُہ کَتہِ اَنہِ پھیٖس سُہ کَتھ اَنہِ پَتہٕ دَوا سُہ کیا کَرِ یی چھُ مَسلہٕ اوس گَژھان وۄنۍ گورمنٹ ہَسپَتالَن مَنٛز گۄڑے چھُ تَتہِ ڈاکٹَر یِوان لیٹ سَنٕنے نہٕ وٕچھنٕے نہٕ سیٚود تَتہِ چھِ تِم دَپان پیشَنٹَن تُہۍ ییٖزیٚو پرایویٹ اَسہِ نِش یہِ گو گۄڈنکوے اکھ مَسلہٕ دوٚیِم مَسلہٕ وۄنۍ اَگَر وٕچھِ تہِ تَتہِ چھُ پیٚوان لاینَن مَنٛز تیٖتِس کالَس بِہُن زِ اِنسان چھُ دَپان پیشَنٹ چھُ دَپان بہٕ مَرٕ شاید ییٚتۍ تھی تمہ پَتہِ کوٚنہٕ وَنہِ آیے وٲرۍ پٲرۍ اورٕ یورٕ ہُہ یِہ ڈاکٹَر چھُ دۄن مِنٹَن تریٚن مِنٹَن وٕچھان پیشَنٹَس وَنۍ اَگَر وُچھنَس دَپیٚس یہِ ٹیٚسٹ کَر ہہُ کر یہِ کر ٹیسٹ وٲلِس نِش گَژھان ٹیٚسٹ کَرنہٕ سُہ چھُ دِوان دَہہِ دُہۍ ڈیٹ یہِ نَسا گَژھِ نہٕ ٹیٚسٹے ییٚتہِ مِشیٖن چھِ خَراب ہُہ چھُ یہِ چھُ اکھ ہِلہٕ بیاکھ ہِلہٕ تہٕ تَپٲرۍ تہِ مَسلہٕ گوو یہِ وۄنۍ نیرہا نیٚبَر ہَسپَتال مَنٛز دَوا رَٹہِ کینٛہہ رَٹہِ گۄڈنیٚتھے چھُ سُہ تیوٗتاہ درۄگ دَوا تَتھ پیٹھ چھُنہٕ گورمنٹ کانٛہہ قَدما تُلان کِہِنۍ تہِ وۄنۍ اَگر یہِ اَنہِ ہا درۄگُے وۄگُے دَوا گَژھِ ہا فرق سَہَل اوس تَتھ چھُ مَسلہٕ یہِ زِ سُہ چھُ آسان میٚژ تَتھ مَنٛز تمہِ سۭتۍ چھَ نہٕ کٕہٕنۍ تہِ سُہ زٕ نَمبَر دَوا آسان تمہِ سۭتۍ چھَ نہٕ پیشَنٹَس کٕہٕنۍ تہٕ فَرَق گَژھان پیشَنٹَس سُنٛد صحت چھُ بِگڈنے نہ کہِ چھُ بہتَر گَژھان یِتھی چھِ ہَتہٕ بٔدی مَسلہٕ یِمو سۭتۍ دوچار چھُ گَژھان اکھ پیشَنٹ تہٕ واریاہ زیاد پرابلِم چھِ گَژھان پیشَنٹَس اکھ گیے اَگَر أسۍ یُس زَن باقیَن مُلکَن ہُنٛد یُس زَن نِظام چھُ یہِ صحتی نِظام چھُ یِم ڈِپاٹمنٹ چھِ امیُک سِسٹَم چھُ سُہ بَڈٕ بہتَر آسان مینٹین کٔرِتھ سُہ تَتھ چھِ سَنان تَتھ چھُ پیٚوان زیاد سَنُن تَتِکۍ اَفسَر یا تَتِکۍ مِنِسٹَر یِم چھِ یِم چھِ تِم چھِ اتھ واریاہ زیادٕ سَنان گورمنٹ چھِ صحتَس پیٹھ واریاہ خَرچ کَران ہِندُستانَس مَنٛز چھُ وٕنۍتہِ جی ڈی پی یُک دوٚیِم تریٚیِم حِصہٕ چھِ آز خَرچان یِم صحتَس پیٹھ ییٚلہِ زَن مَگَر زیاد ضوٚروٗرَت ٲس یِتھے پٲٹھۍ چھِ بَد قٕسمَتی سٲنۍ باقی چھُنہٕ یہِ کِہِنۍ تہِ بَد قٕسمَتی کہِ وَجہہَ سۭتۍ چھِ اَسہِ یہِ پرابلِم گَژھان